بہٕ چھُس نہٕ زٕہٕنۍ تہٕ رومُت ٹریکِنٛگ کَرَن وِز ساروِے کھۄتہٕ بوٚڑ بار چیٖز یُس یَتھ ٹریکِنٛگ وِز کَرُن پَزِ سُہ گوٚو کہِ اَسہِ گَژھِ صحیٖح وَتہِ کِنۍ پوٚک ٹریک کَرُن اَسہِ پَزِ نہٕ اورٕ یور بَدَل کُنہِ وَتہِ گَژھُن کینٛہہ یَمِچ نہٕ اَسہِ نالیج آسہِ کینٛہہ اَگَر نہٕ تمِچ نالیج آسہِ اَسہِ یَتھ وَتہِ بَدَل کُنہِ وَتہِ گَژھَو تمہِ سۭتۍ ہیٚکَو أسۍ رٲوِتھ تہِ جَنٛگلَس منٛز چھُ ساروٕے کھۄتہٕ بوٚڑ بارٕ چیٖز تَتہِ چھنہٕ پَتہِ پَتہِی لَگان أسۍ کَتھ وَتہِ گٔے تہٕ کمہ وَتہِ آے